اَسلام علیکُم کیٛاہ حظ یی اَوا ٹھیٖک تُہۍ چھُوا ٹھیٖک اَوا ٹھیٖک تُہۍ ٲسۍوا سٲری ٹھیٖک بَس یِم شُرۍ ٲسیٛا ٹھیٖک دوٚپمے ژےٚ کیٛاہ وٲرٲنی چھَتھ مےٚ یِمن پلون ژھُنۍمٕژ کٔرِتھ نٔے ژےٚ مےٚ ترٛےٚ ساس ہیٚتِتھ یِمن دۄن سوٗٹن سِلٲے یہِ نَے چھُ کُنہِ کارکُے سُوِتھ ہے تِم چھِنہٕ ٹیب چھِ خبر کَتہِ یِتھٕ کٔنۍ مےٚ ژےٚ ووٚنمُت اوسُت سُہ چھُنہٕ کُنہِ کارکُے ہاوُن لایقٕے چھُنہٕ سُہ کٲنٛسہِ اَدٕ اگر ژےٚ یہ آسٮ۪تھ ووٚنمت بہٕ ما دِمہٕ ہاے ییٖزژ سِلٲے تیٚلہِ مےٚ کیٛاہ کترِ آسیٛا ییٚتہِ اے وۅنۍ چھَس ہِشی کَتھا مےٚ اوسٕے ژےٚ پیچ ووٚنمُت ترٛٲوزِ نالس بیٚیہِ ٲسٕے ژےٚ سِکلپِنٛگ کَرٕنۍ حرام ہے ژےٚ چھُتھ یِتھَے کٔنۍ چُپکٲمِتۍ تِم براے خۄد بیٚیہِ چھَکھ ٹرٛبُل سِلٲے ہٮ۪وان بہٕ ما مانَے یہِ بہٕ دِمَے نہٕ مگر پونٛسہٕ وٲنٛسہٕ بیٚیہِ کِہیٖنۍ یہِ تھٲوزِ ژٕ بوٗزِتھ بیٚیہِ اگر بہٕ وۅنۍ ماجہِ ہُنٛد سوٗٹ ہاونے وۅنۍ کٔرۍزِ تتھ لٮ۪حاظے مگر یِمن ژاٹہٕ باین ہٮ۪تھ دِیٖزِ نہٕ کیٚنٛہہ یِمن چھِ آسان کٲڈۍ خبر کپٲرۍ بیٚچھان تہٕ بٔلۍ تہٕ یہِ سُویزِ سِمپُل تھوڑا لٲگۍزٮ۪س دامنَس تھوڑا سا لیس یۅس مےٚ اوترٕ ہٲوٕے تہٕ میٛٲنِس چھِ یِم پیچ ویچ تُلٕنۍ تھوٚد یِمن أنۍزِ سکلپِنٛگ کرنٲوِتھ سُہ زانَے نہٕ بہٕ کیٚنٛہہ ژٕ کٕتھٕ کٔنۍ اَنہِ ہٮ۪کھ تہٕ پٲنٛسہٕ چھِی تِم چھِی ژےٚ بارِ بوٗزتھا بیٚیہِ چھِ تھوڑا شلوار آ تِم کٔرۍزٮ۪کھ تھوڑا لوٗز وٗز تِمن دِیٖزِ تھوڑا شیپ ہِش بۄنہٕ تِم چھِ ژےٚ یِمے بَنٲومٕتۍ بَس مےٚ دوٚپ بہٕ دَپَے یی ماجہِ ہُنٛد سُویزِ ژٕ سِمپُلٕے تتھ بنٲوزِ ژٕ مُرِ مگر تِم ہُم مُرِ نہٕ کیٚنٛہہ سُہ گوٚژھ باسُن یِتھٕ کٔنۍ مۅہنِین چھِنا آسان سُہ قٔمیٖض یَزار لٲگِتھ یِم یِتھٕ پٲٹھۍ تِمن آسان یزار تِتھُے چھُ بناوُن سُہ نال تھٲوِزٮ۪س سیوٚدُے گول گولٲیی منٛز لۅکٹُے مگر نٔرۍ تھوڑا بٮ۪ل شیٚپٕڈ البتہٕ تِم زیادٕ کھٔلۍ نہٕ کیٚنٛہہ بیٚیہِ برابر یوٚتانۍ یِم وُضوٗ وِز پتہٕ ہیوٚر کھسن اَدے یہِ یی صُبحن اوٗرۍ أتھیتھٕے تُلۍزٮ۪س میٚجرمٮ۪نٛٹ ژےٚ چھِی گۄڈٕ پٮ۪وان پنٛژاہ میٚجرمٮ۪نٛٹ دِنۍ تُل تیٚلہِ بیٚہہ خۄدایس حوال